ہٮ۪لو السلام علیکُم تُہۍ چھُو حظ یار قصبہٕ یارٕ پٮ۪ٹھ آ جِناب اَسہِ حظ ٲسۍ ژوٗنٛٹھۍ کٕنٕنۍ حظ مال حظ چھُ صاف اَسہِ حظ اوس کُلوٗ پیٹیس ژور ہَتھ حظ تہٕ بیٚیہِ آسہِ یہِ لگ بگ ڈٮ۪لِشَس پیٹیس اَکھ زٕ ترٛےٚ ہَتھ حظ زیادٕ حظ چھِ ژور تہہ حظ ژور تہہ زیا زیادٕ تہٕ رنٛگ حظ اصٕل کالٹی اصٕل اَسہِ وٕنۍ تو ریٹ وۄنۍ

ٹھیٖک حظ وۄنۍ وۄنۍ حظ اَسہِ حظ دیُت اسہِ حظ اوس دیُتمُت برادرنٕے تُہنٛد نمبر تہٕ دوٚپُکھ یہِ دِیہِ اصٕل ریٹ تہٕ

اہن حظ بہٕ دیٛاوو تۄہہِ واریاہ مال ٹھیٖک اَسہِ چھِ حظ پانَے بَرُن یہِ نَہ حظ اَسہِ چھُ وٕنہِ والنَے حظ جِناب

یہِ چھُ کُلیو پٮ۪ٹھ وٕنہِ کِہیٖنۍ نہٕ تُہۍ یِیو حظ تُہۍ دِیِو گۄڈٕ نظر حظ جِناب رنٛگ وَنٛگ کُیتھُ کالٹی والٹی کِس آسہِ تَمی حسابہٕ کرو أسۍ ریٹ ویٹ حظ

مےٚ حظ چھُ یُن پُلوامَہ پَتھن پُلوامَہ حظ یَتھ چھِ ونان پَتھن حظ ٹھیٖک حظ چھُ چلو چلو شُکرِیہ شُکرِیہ